ہیٚلو اۭں ؤنِو وعلیکُم السلام ٹھیٖک پٲٹھی چھِوٕ اَصٕل پٲٹھۍ تۄہہِ چھِ سٲنۍ سٔروِس کژھھ لٔجِو گُلاب بیکری ہِنٛز سٔروِس کِژھ لٔجِو اچھا بیٚیہِ اَہن حظ گَرِ کیٚو کیٛاہ گرِکیٚو کیاہ ریٚسپانٕس دیُت کیٛاہ ووٚنُکھ گَرِ کیٚو حظ کٔر تعٲریٖفٕے تعٲریٖف اَتھ حظ وۅنۍ چلو بیٚیہِ او اَہَن حظ نا بہٕ تہِ حظ مےٚ تہِ حظ کوٚر اَمے موجوب فون مےٚ دوٚپ تۄہہِ آوٕ سٲنۍ سٔروِس پَسَنٛد اسہِ حظ چھی زیادٕ اَسہِ حظ چھِ أنمٕتۍ ڈرٛاے فرٛوٗٹ حظ چھی اَسہِ تازٕ آچھا اَہن حظ اۭں مےٚ دوٚپ تۄہہِ یۄس تہِ ویرایٹی آسیو أسۍ حظ چھِ پیکیج تہِ دِوان گژھان تَتھ خٲطرٕ

اچھا اَہن حظ انٛگیجمٮ۪نٛٹ چھَنہٕ حظ تۄہہِ انٛگیجمٮ۪نٛٹ چھَنہٕ حظ آسان پَتہٕ چھِنہٕ حظ تَتھ پٮ۪ٹھ تِم آز نِوان تِم ژوٚچہِ اَگر حظ تۄہہِ یہِ آسیٚو نہ حظ کَرُن اگر تۄہہِ آرڈَر مطلب کٔژ ڈبہٕ آسنَو کیٛاہ آسنو ضرورَت اَسہِ حظ کٔرزیٚو فون أسۍ حظ چھُ واریاہ اَصٕل بہتٔریٖن مِٹٲے بَناوان اَہن حظ اۭں پَتھنٕے کھٔتوٕ اچھا بیٚیہِ باقٕے گوٚو تہٕ اَدٕ حظ کیٚنٛہہ چھُنہٕ اگر وۄنۍ تۄہہِ کیٚنٛہہ ضرورَت پیوٕ نا اَہم أسۍ فون کٔرزیٚو أسۍ کَرو ہوم ڈیٚلِؤری تہِ

اَدٕ حظ کینٛہہ پٕلم کیک حظ چھُ اَسہِ نِش واریاہ بہتٔریٖن بَنان نٔے نٔے آیٹَم حظ ہر کُنہِ اَہن حظ اۭں تُہۍ حظ ؤنزیٚو اسہِ اَسہِ نِش بَنہِ سورُے مِٹھٲے تہِ چھو اسہِ تَگہِ مطلب بٲگراونہٕ خٲطرٕ چھِنہٕ حظ پَتہٕ بٲگراون مِٹھٲے وِٹھاے اَہَن حظ واریاہ واریاہ اَصٕل آیٹَم بَننو اَسہِ نش أسۍ حظ دِمہو تۄہہِ پَتہٕ وُچھو تہِ اسہِ اَہن حظ ڈِسکاوُنٛٹ تہِ بَنہِ اَسہِ نِش واریاہ اَصٕل اہن حظ اۭں بہٕ تہِ چھَس نا وَنان اَسہِ مطلب اَسہِ مطلب تۄہہِ نِش گوژھ سون بہتریٖن واتُن کیٚنٛہہ اَہن حظ یِم مےٚ کیٛاہ حظ کوٚرماے ژےٚ امے مٔزیٖد فون مےٚ وٕچھ واریاہ کَسٹمَر تمو ووٚن تُہُنٛدُے ناو دوٚپُکھ مطلب اَسہِ کوٚر وۄنۍ کٔمۍ کٔر تعٲریٖف چلو چلو گوٚو اَصلٕے میلیو تۄہہِ سٲنۍ اَصٕل کالٹی چھِ حظ چلو کیٚنٛہہ چھُنہٕ چلو شُکریہ اچھا چلو کیٚنٛہہ نہٕ حظ سُہ گوٚو پَسنٛدٕے